میٛانہِ زِندگی ہُنٛد ساروٕیو کھۄتہٕ پروڈٮ۪سٹ موٗمٮ۪نٹ چھِ سَہ یِژ کَرٮ۪ن بہٕ دٔہمہِ منٛز گٔیَس پاس تہٕ تِژ کَرٮ۪ن آیے مےٚ لگ بگ ساڈ ژور ہَتھہٕ علاوٕ مارکسہٕ تہٕ بہٕ گٔیَس واریاہ زیادٕ خۄش تمہِ پَتہٕ آو میانہِ زِندگی منٛز تہٕ بیٛاکھ موڈ یَتھ منٛز مےٚ رَچے ساینَس سَبجَکٹ تہٕ تَتھ منٛز أنۍ مےٚ واریاہ اَصٕل مارکٕس تہٕ بہٕ گٔیَس واریاہ زیادٕ خۄش بیٚیہِ اوس میانہِ میٛٲنِس میانٮ۪ن گَرِکٮ۪ن خٲطرٕ تہِ واریاہ زیادٕ سُہ پروڈٮ۪سٹ اٮ۪چیٖومنٛٹ اَکھ مےٚ چھِ پاے أمۍ چھِ واریاہ زیادٕ لَکٕٹۍ اٮ۪چیٖومٮ۪نٛٹ مگر پرٛٮ۪تھ کٲنٛسہِ ہٕنٛد زِندگی منٛز چھِ آسان کانٛہہ کانٛہہ نَتہٕ کانٛہہ یُتھ کانٛہہ اٮ۪چیٖومٮ۪نٹ تم حٲصِل کوٚرمُت یُس زَن زِ تٔمِس خٲطرٕ چھِ آسان یادگار تَوَے چھِ میانہِ زِندگی ہٕنٛدۍ تٕمٕے اٮ۪چیٖومٮ۪نٹ ساروٕے کھۄتہٕ زیادٕ یادگار تہٕ بیٚیہِ پرٛاوُڈ کَرَن وٲلۍ چھِ تم بیٚیہِ چھِ بیٚیہِ تہِ چھِ واریاہ واریاہ اِتھۍ کیٚنٛہہ چیٖز گٔمٕتۍ میانہِ زِندگی منٛز جیسے کہِ مےٚ چھِ واریاہ لَٹہِ غریٖبَن ہٕنٛز مدد تہِ کٔرمٕژ تِژھ گرٮ۪ن اوس سُہ میٛانہِ خٲطرٕ اَکھ پراوڈٮ۪سٹ اٮ۪چیٖومٮ۪نٹ بیٚیہِ تہِ چھِ یِم تہِ مےٚ لَکٕٹۍ لَکٕٹۍ اٮ۪واڈ کٔرۍ حٲصِل جیسے کہِ کُنہِ تہِ گیٚمہِ منٛز بہٕ گٔیَس گِنٛدنہٕ خٲطرٕ تہٕ تَتہِ دِتُکھ مےٚ اٮ۪واڈ تہٕ بہٕ ٲسٕس گژھان واریاہ زیادٕ خۄش تمو سۭتۍ بیٚیہِ آخر کار اوس سُہ میانہِ میانہِ میانٮ۪ن یِم تہِ مےٚ پری وار اوس ییٚتہِ تمَن خٲطرٕ اوس سُہ واریاہ پراوڈٮ۪سٹ موٗمٮ۪نٹ تِژ گَرٮ۪ن بیٚیہِ تہِ چھِ واریاہ واریاہ چیٖز میانہِ زِندگی منٛز گٔمٕتۍ جیسے کہِ اَکہِ دۄہ گٔیَس بہٕ والی بال گِنٛدنہٕ تہٕ تَتہِ آیَس بہٕ فٔسٹ تَتھ منٛز بیٚیہِ تہِ گٔے یِم واریاہ واریاہ چیٖز پراوڈٮ۪سٹ اٮ۪چیٖوم۪نٛٹَن منٛز چھِ جیسے کہِ دٔہمہِ ہُنٛد پاس کَرُن بٔہمہِ ہُنٛد پاس کَرُن أمۍ چھِ لَکٕٹۍ لَکٕٹۍ اٮ۪چیٖومنٛٹ چھِ أمۍ مگر أکِس سٹوٗڈَنٹ سٕنٛدۍ خٲطرٕ أکِس طالبہِ علمِس خٲطرٕ چھِ أمۍ آسان واریاہ بٔڑۍ اٮ۪چیٖومٮ۪نٹ تہِ